یُس مےٚ دۄیِم پرٛوڈٮ۪کٹ اَمۍ کَمپٔنی پٮ۪ٹھ آڈر کوٚر سُہ اوس اَکھ بوٗٹھ یُس مےٚ پانَس خٲطرٕ آڈَر کَرے مےٚ دوٚپ تاپ منٛز چھِ آز لَگان گَرٕد چھِ کھَسان کھۄرَن تہٕ بہٕ کَرٕ بوٗٹھ اَکھ آڈَر یُس مےٚ وٕچھے تَتھ ایپَس پٮ۪ٹھ سُہ کھژے مےٚ پَسنٛد تہٕ کوٚرُم آڈَر یُتھُے سُہ ووت سُہ کوٚر مےٚ رٔسیٖو سُہ آڈَر تَتھ ٲس پیکِنٛگ اَصٕل پٲٹھۍ کٔرِتھ واریاہ زیادٕ اَصٕل پٲٹھۍ پیکِنٛگ کٔرِتھ تہٕ مےٚ دوٚپ یِتھ پٲٹھۍ مےٚ گۄڈنیُک آڈَر کوٚر سُہ تہِ اوس اَصٕل تہٕ دۄیِم تہِ آسہِ آڈَر اَصٕل یُتھُے مےٚ سُہ مٔژروو تہٕ پیکِنٛگ شیکِنٛگ ٲس تَتھ واریاہ زَبردَس پٲٹھۍ کٔرِتھ مگر یُتھُے مےٚ سُہ مٔژروو مگر ییٚمۍ کالٹی ہُنٛد مےٚ سُہ آڈَر اوس کوٚرمُت تٔمۍ کالٹی ہُنٛد ووت نہٕ مےٚ کِہیٖنۍ مےٚ یوٗتاہ تَتھ پے اوس کوٚرمُت تَمۍ حِساب ووت نہٕ مےٚ بوٗٹھ اَصٕل کِہیٖنۍ تہٕ تَوَے چھَس بہٕ وَنان یُس مےٚ دٔیِم آڈَر کوٚر پیکِنٛگ ویکِنٛگ ٲس تَتھ اَصٕل پٲٹھۍ واریاہ زیادٕ اَصٕل پٲٹھۍ کٔرِتھ مگر یُس تَتھ أنٛدرٕ کالٹی ٲس بوٗٹَس سُہ ٲس نہٕ اَصٕل کِہیٖنۍ تہٕ تَتھ نیرِہے نہٕ ٹایم تہِ کِہیٖنۍ تہٕ دوٚیِم یُس مےٚ آڈَر روٹ سُہ تَتھ خٲطرٕ چھَس بہٕ دَپان کہِ اَصٕل تہِ اوس تہٕ مگر تیوٗت تہِ اَصٕل اوس نہٕ کینٛہہ تہٕ یہِ بہٕ کَرٕ تَمِچ تٲریٖف وَنُن مطلب آسہِ مطلب سِمپٕلٕے اوس نارمَلٕے اوس زیادٕ اَصٕل اوس نہٕ کِہیٖنۍ